مےٚ اَنیاو اوترٕ ہیٚڈ فون دۄہس کھنٛڈس چلیو سُہ مگر اَکہِ دۄیہِ دوٚہۍ باد اوس نہٕ سُہ فنکشنے کران سُہ اَنیاو مےٚ یِتھ پأٹھۍ ژور پانٛژھ ہَتھ رۄپیہِ مگر مےٚ گوٚو تٔمیُک واریاہ نۄقصان سُہ چھُنہٕ وۄنۍ چلان کیٚنٛہہ مےٚ اَنیاو سُہ أمہِ موجوٗب کہ مےٚ اوس تھوڑا ضوٚرَتھ لگن سُہ وۄنۍ چھُنہٕ سُہ چلنٕے مےٚ گوٚو تٔمیُک نۄقصانٕے